پَنٕنہِ زِنٛدگی منٛز چھِ أسۍ سارِوٕے کھۄتہٕ زیادٕ موسٹ ویلیٛوٗ دِوان مٲلِس ماجہِ تٔمۍ چھِ اَسہِ ہَر کیٚنٛہہ ضروٗرَت پوٗرٕ کَران سانہِ خٲطرٕ مُشکِلات تُلان مَگَر اَسہِ چھِ ہَر کیٚنٛہہ واتناوان اَسہِ چھِ ہَر کیٚنٛہہ فیسَلٹی دِوان بیٚیہِ چھِ پَنُن عَیال کھانٛداریٚنۍ بیٚیہِ شُٔرۍ یِمَن اَسہِ وارِیاہ موسٹ رِیسپٮ۪کٹ چھِ أسۍ کَران بیٚیہِ چھِ یِمَن وِیلیٛوٗ تہِ دِوان رِشتَس منٛز وارِیاہ اَصٕل زیادٕ سے زیادٕ چھِ أسۍ دِوان گۄڈنٮ۪تھ مٲلِس ماجہِ پَتہٕ گوٚو باقٕے عَیال یِمَن أسۍ کھیٛاوان چاوان چھِ